یِم پرانہِ زَمان پیٚٹھے چھِ آمٕتۍ رَننہٕ یِم آز ونکیٚنَس تہِ چھِ یِوان رَننہٕ ہَنٛد چھِ یِوان سُہ چھُ یِوان کَڑنہٕ ریٚتکالہِ چھِ سۄ کَڈان پَتہٕ چھِ سۄ ہوکھناوان ہۄکھناوان چھِ تھاوان وَندَس خٲطرٕ چھِ تَتھ تھاوان سۄ ہَنٛد تہِ یَتھ ونان چھِ ہَند سۄ چھِ آسان سبز تہٕ سۄ چھِ یِوان بیٚیہِ یۄس لوسہٕ زٔنۍ چھِ تمِس تہِ چھِ یِوان سۄ ہَنٛد دِنہٕ تکیاز تمِس یِیہِ تمہِ سۭتۍ طاقَت اصل سۄ بَنہِ یہِ أکِس لوسہٕ زَنِہ ییٚمِس ییٚمِس بَچہِ چھُ آسان زامُت تمِس خٲطرٕ چھِ زیادٕ سۄ ہَنٛد یِوان تھاونہٕ ونکیٚنَس تہِ چھِ یِوان تھاونہٕ یہِ چھ اکھ پرون اکھ یہِ رسم یَپٲرۍ تہٕ بیٚیہِ چھ یِوان کَرنہٕ یِم تِم اَلہٕ ہَچہِ چھِ یِوان وانٛگَن ہَچہِ رُوانٛگَن ہَچہِ ریٚتکٲلِس کیاہ چھُ یِوان تِم کَرنہٕ ریٚتکٲلِس چھ یِوان کَڑنہٕ پَتہٕ چھ ہۄکھناونہٕ یِوان پَتہٕ چھ تِم وَندَس أسۍ کھیٚوان وَندَس کُن چھِ أسۍ وَندَس تکیازِ وَندَس مَنٛز چھِ آسان روٗد شیٖن چھ آسان واریٚن مَنٛز چھُنہٕ آسان تیوتاہ فصل سبزی چھَنہٕ آسان کینٛہہ تکیاز موسَم چھُنہٕ آسان ٹھیٖک کِہیٖنۍ سرد موسَم چھُ آسان پَتہٕ چھِ أسۍ ریٚکالہِ تھاوان وانٛگَن یِم چھِ آسان تِمَن چھِ ہۄکھناوان بَناوان چھِ وَنان چھِ پَتہٕ تَتھ وانٛگَن ہَچہِ پَتہٕ پیٚٹھے چھِ ٲسمٕتۍ یِوان کَران وَندٕ خٲطرٕ تھاونہٕ آز تہِ چھ تی یِوان کَرنہٕ وَندَس خٲطرٕ یِوان تھاونہٕ وانٛگَن ہَچہِ یا اَلہٕ چھِ یِم چھِ اَلہٕ تہِ چھِ یِوان ہوکھناونہٕ بَناونہٕ تِمَن اَلہٕ ہَچہٕ تِم تہِ چھِ تھاوان وَندَس خٲطرٕ رُوانٛگَن ہَچہِ یِوان چھِ تِم تہِ چھِ یِوان تھاونہٕ وَنٛدَس خٲطر یِم سِنۍ چھِ أسۍ ہۄکھناوان ریٚتکالہِ تہٕ تہٕ وَندَس چھ اَسہِ اَمہ سۭتۍ پَتہٕ آرام مِلان یہِ چھ آمت پرانہِ زَمان پیٚٹھے یِم یِم چھِ اکھ پرٲنۍ یِم سِنۍ یِم پرانہِ زَمانے پیٚٹھ چھِ آمٕتۍ کَرنہٕ تکیا آز تہِ چھِ یِم کَرنہٕ یِوان تھاوان چھِ پَتہٕ یِم ریٚتکالہِ چھِ یِمَن ہۄکھناوان کَران پَتہٕ چھ یِوان یہِ وَندَس کُن تھاونہٕ تہٕ پَتہ چھ یِوان تَس رِش کھیٚوان گۄگجہِ ہَچہِ چھِ بَناوان یِم گۄگجہِ گۄگجہِ چھِ آسان گۄگجہِ چھِ أسۍ ہۄکھناوان تِمَن بَناوان گۄگجہِ آرٕ تہٕ پَتہٕ چھِ أسۍ تِمَن کَران کٲم تِمَن گۄگجہِ آرَن پَتہٕ چھِ تِمے وَندَس کھیٚوان یتھ وَنان چھِ سٕسرِ گۄگجہِ تہٕ بیٚیہِ چھِ بَناوان مَرژٕوانٛگَن آرٕ مَرژٕوانٛگَن دَگان تَتھ تراوان رُہَن ہنا تیٖل ہٕنا تِمَن دِوان تاپھ ریٚتکالہِ تِم ہۄکھناوان وَندَس کھیٚوان یا کھیٚوان یِتھ کَنی تِم واریاہ مَرژٕوانٛگَن واریاہ نَتہٕ تراوان تم سِنِس مَنٛز پَتہٕ چھُ مَزٕ لَگان ییٚلہِ میوٗٹھمہ ریٚتکالہ تھاوان یِم سٲمِتھ تہٕ پَتہٕ چھُ وَندَس کھیٚوان أسۍ یمہٕ یم چھِ پرانہ پرٲنۍ یِم سِنۍ چھِ یِم اَلہٕ ہَچہِ وانٛگَن ہَچہِ رُوانٛگَن ہَچہِ گۄگجہِ ہَچہِ یِم ہَنٛد چھےٚ یا نُنَر چھےٚ سۄژَل چھےٚ اوٚبٕج چھ اوٚبٕج چھےٚ ڈوٗنۍ مُر چھےٚ واریاہ واریاہ سِنۍ چھِ یِم یِم پرانہِ زَمان پیٚٹھِ آے تہٕ وٕنکیٚن تہِ چھِ یم أسۍ کھیٚوان رَنان ونکیٚنَس تہِ چھِ أسۍ رَنان یِم گۄگجہِ ہَچہِ اَلہٕ ہَچہِ وانٛگَن ہَچہِ رُوانٛگَن ہَچہِ پرٲنِس وَقتَس مَنٛز ونکیٚن تہِ چھ رَننہٕ یِوان ہَنٛد چھِ أسۍ رَنان ہَنٛدٕ چھِ تراوان ٹھوٗل سۭتۍ پَتہٕ چھ تَتھ مَزٕ گَژھان تتھ ہَنٛدِ